اَسَلامُ علیکُم وَرحمتُہ اللہِ و برکاتہوٗ یہِ چھِ سَوال یُس تۄہہِ پرٛژھمُت چھِ یہِ چھُ بَڑٕ اکھ اہم سَوال تہٕ اتھ اتھ موضوٗعس پٮ۪ٹھ چھُ مےٚ باسان زِ اَسہِ پَزِ اتھ پٮ۪ٹھ کتھ کَرٕنۍ تِکیٛازِ یُس کٔشیٖرِ منٛز یہِ چینٛج گوٚو ٹرٛٮ۪نٛڈ گوٚو چینٛج ییٚمیُک لنٛگویجن ہُنٛد تہٕ اَمہِ کِنۍ چھِ یہِ بَڑٕ اکھ اہم سَوال کہِ أسۍ چھِنہٕ وۄنۍ روٗدمٕتۍ پنٛنہِ لنٛگویج چھِنہٕ أسۍ بولٲنی آز چھِ زیادٕ تر سانٮ۪ن شُرٮ۪ن باقی لینٛگویجِز ہیٚچھناوان پنٕنۍ گرِکۍ اُردو چھِکھ ہیٚچھناوان یا انٛگلِش چھِکھ ہیٚچھناوان أزکٮ۪ن ماین بچن چھِ یی نہٕ پَے کٲشُر کیٛاہ گوٚو تِکیٛازِ أسۍ چھِنہٕ تِمن ہیٚچھناوٲنی یَتھ کٔشیٖرِ پیوٚو اثر وارِیاہ زیادٕ پیوٚو یَتھ سانہِ لینٛگویج اثر سٲنِس کٲشرِس پیوٚو باقین لنٛگویجن ہُنٛد بَڑٕ اثر تہٕ وٕنۍ چھِ کَران کٲم وٕنۍ چھُس بہٕ کَران پرٛٮ۪فر زیادٕ پنٛنٮ۪ن پچن کٲشرِ بَجاے اُردو اِنٛگلِش ہِندی باقی باقی لینٛگویج یِنۍ ہٮ۪چھناونہٕ اَمہِ سۭتۍ کیٛاہ چھِ سٲنۍ کشمیٖر کٔشیٖرِ کشمیٖرِیت ختم گَژھان بٔلکہِ یِم اَسہِ بُزرٕگ چھِ تِمن تہِ چھَنہٕ کَہَے تِمن سۭتۍ کتھ کَران سون کٲشُر جل جلٕے لوٚگ ختم گَژھنہِ اَمہِ چیٖز سۭتۍ تِکیٛازِ ییٚلہِ تِم بوزٕے کانٛہہ کٲشِر کتھ تہٕ تِم کپٲرۍ ہٮ۪چھان یا تِم کپٲرۍ تھاوان یاد یُس سٲنِس قومس کٲشرِ سٕنٛز کیٛاہ چھُ اوسمُت آسان ییٚمہِ کِنۍ چھِس بہٕ چھِس بہٕ بنان کہِ بدٕ باقین لنٛگیویجن ہُنٛد پیوٚو وارِیاہ بُرٕ اثر سانہِ یَتھ سُسایٹی پٮ۪ٹھ وۄنۍ چھُ کُنہِ کُنہِ گَرس منٛز ریٖسٮ۪نٛٹلی گٔیس بہٕ أکِس جایہِ تَتہِ اوس تِمن بُزرٕگ اکھ سُہ اوس نہٕ کَتھٕے کَران مےٚ ییٚلہِ پتہٕ پرُژھ تٔمِس کہِ چاچا ژٕ کیٛازِ چھُکھ نہٕ ژٕ کیٛازِ چھُکھ دم فٔٹ گوٚمُت تٔمۍ ووٚن دوٚپُن گوٚبری اَسہِ چھِ گَرس منٛزٕے چھِم دَہ بٲژ مگر دَہو منٛز چھِ نَو بٲژ تِمہٕ یِمہٕ باقی لنٛگویج چھِ بولان کانٛہہ اکھاہ چھِنہٕ مےٚ نِش بِہہِ مےٚ سۭتۍ کَتھ کَران وٕنہِ شُرۍ بیٚہان چھِ تِم چھِ تِم چھِنہٕ پَیی کیٛاہ آسان چھِ وَنان تہٕ مےٚ چھُنہٕ سمجھی یِوان یِم کیٛاہ چھِ وَنان یِم کیٛاہ چھُ وَنُن تہٕ یِمن کیٛاہ چھُ کَرُن اِس لیے وۄنۍ چھُنہٕ مےٚ سۭتۍ کانٛہہ کَتھٕے کَران تِکیٛازِ نَہ چھِ تِمنٕے یِوان میٛٲنۍ کَتھ سمجھ مےٚ نَہ چھِ مے یِوان تِہنٛز کتھ سمجھ وٕنۍکٮ۪نس چھُ اَسہِ فٮ۪شن بنیومُت یہِ یَتھ کٲشٕر سُسایٹی منٛز کہِ أسۍ اگر سون شُر کُنہِ جاے نیٚبرٕ یا گَرِ کٲشُر چھِ بولان اَسہِ چھُ بَدِ ہتک گَژھان أسۍ چھِ وَنان ہَے ہے یہِ گٔے اِنسلٹ ہِش سٲنِس شُرِس اگر کٲشُر تَگہِ یہِ چھِ سانہِ خٲطرٕ غلط کتھ ییٚلہِ زنہٕ یِہوٚے چیٖز اوس سانہِ کٲشرِ کٲشرِیتٕچ پہچان سٲنۍ یہِ کٲشٕر زبان ٲس سانہِ سانہِ طور طریٖبُک سانہِ ییٚمہِ کٔشیٖرِ ہٕنٛز پہچان مگر یہِ پہچان لٔج وۄنۍ ختم گژھنہِ آز چھِ أسۍ لوٗک چھِ پنٛنٮ۪ن شُرٮ۪ن باقی زبان ہیٚچھناونہٕ خٲطرٕ پونٛسہٕ دِوان تِمن بجن بجن تہٕ نین نین ایٚکیڈمین منٛز اٮ۪ڈمِشن کَران کہِ میون بچہِ گَژھِ انٛگلِش ہیٚچھُن یہِ گژھِ جاپانیٖز ہیٚچھُن یہِ گَسہِ باقی باقی چیٖز ہیٚچھُن مگر پنٕنۍ کٲشٕر زبان مٔشرٲو اَسہِ تِکیٛازِ اَسہِ چھُنہٕ وۄںۍ اَتھ پٮ۪ٹھ روٗدمُت بروٗسَے نَہ چھِ ہُہ بولٲنی مےٚ چھُ باسان کہِ اَسہِ پزِ اکھ اہم رول ادا کَرُن بیٚیہِ یِتھ کٔنۍ پرٛٲنۍ برٛونٹھ ٲسۍ دٔلیٖل وَنان ہُہ کَران بانٛڈٕ پٲتھٕر اوس آسان لٔڈی شاہ اوس آسان پتہٕ اوس سُہ مٔحلہٕ پتہٕ محل نیران أتی ٲسۍ تمام بچہِ نٮ۪بر نیٖرِتھ خۄش گَژھان تِم ٲسۍ یہِ چیٖز سونٛچان کہِ یہِ کیٛاہ چھُ نیٚبٕرۍ کِنۍ أتی اوس اٮ۪ٹرٛیکٹ بَنان یہِ کٲشِر لنٛگویج مےٚ چھُ باسان کہِ سٕہ کٲم گَژھِ بیٚیہِ یُن واپس سُہ دور أتی آسہِ ہے اکھ لٔڈی شاہ گامہٕ پتہٕ گام محلہٕ پتہٕ محلہٕ پھیٖرِتھ لٔڈی شاہ گٮ۪وان تہٕ بچہِ تہِ آسہٕ ہن خۄش گَژھان پتہٕ ییٚلہِ یہِ بچہِ خۄش گَژھان تہٕ أتی باسہِ ہے تِمن کہِ نَہ أسۍ تہِ وَنو یی یِتھ کٔنۍ مِلہِ ہے سانہِ یَتھ کٲشرِ لنٛگویج بَڑٕ اکھ بیٚیہِ واپس عروٗج تِکیٛازِ وَنہِ چھَنہٕ یہِ أسہِ یَتھ گامس منٛز روزان چھِ مےٚ باسان ییٚتہِ چھِ أسۍ دَہ وُہ گَر پنٛنِس محلس منٛز أندۍ پٔکۍ مےٚ باسان حالی ہی چھِ دۄن ترٛٮ۪ن گَرَن ہِنٛدۍ بچہِ تِم یِمن کٲشُر سمجھ چھِ یِوان تہٕ بوٗلِتھ چھِنہٕ ہٮ۪کان تِم تہِ نہٕ کِہیٖنۍ تِکیٛازِ ییٚلہِ نہٕ تِم مٲلۍ ماجہِ یہِ کٲشُر ہیٚچھنووٕے ایز اےٚ مدر چھَس بہٕ وَنان کہِ اَسہِ پزِ پنٛنٮ۪ن شُرٮ۪ن اُردو انٛگریٖزٮ۪س سۭتۍ سۭتۍ پنُن یہِ کٲشُر تہِ ہیٚچھناوُن تِکیٛازِ اگر نہٕ أسۍ آز پنٛنٮ۪ن بچن بچن کٲشُر ہٮ۪چھنوو تِم ہٮ۪کن نہٕ پنٛنٮ۪ن بچن پگاہ کٲشُر ہٮ۪چھنٲوِتھ کِہیٖنۍ نتیٖجہٕ نیرِ یہِ کہِ کٲشُر لنٛگویج یُس چھِ یہِ گَژھِ ختمٕے پتہٕ روزِ یہِ کٲشٕر لنٛگویج سٲنۍ کِتابنٕے تامتھ محدوٗد پتہٕ آسہِ اَسہِ کُنہِ ساتہٕ بٔڑۍ بٔڑۍ یِم آسن بُزرگو منٛز یُس یُس روزِ سُہ سُہ آسہِ ہٮ۪کان یہِ کٲشُر بوٗزِتھ کٔرِتھ تہٕ باقین گَژھِ کیٛاہ گَژھِ کٲم باقی بولنٕے نہٕ اِس لیے چھُ مےٚ باسان کہِ گارمٮ۪نٛٹس تہِ پزن بڑٕ اِنشیٚٹِوٕس نِنۍ اَتھ بارس منٛز تِم پزٮ۪ن ییٚتہِ کٮ۪ن سُکوٗلن منٛز ایٹ لیٖسٹ دۄن دۄہن پرناوُن پرٛٮ۪تھ کانٛہہ سبجکٹ کٲشِر پٲٹھی تِکیٛازِ اگر سُکوٗلس منٛز تِمن سیٚلِبس یی فراہم کرنہٕ کٲشِر پٲٹھۍ شاید ما کَرن پتہٕ پٮ۪رنٛٹٕس تہِ تھوڑا بہت کوٗشِش پنٛنٮ۪ن بچن ہیٚچھناوٕچ تِکیٛازِ ییٚلہِ تِہٕنٛدٮ۪ن بچن ضُروٗری سبجکٹ کٲشرِس تہِ آسہِ آسان پاس کَرُن تہٕ اَمہِ کِنۍ دِنۍ پتہٕ تِم اتھ کٲشُر زبانہِ کُن تہِ وارِیاہ دھیاں باقی وَسَلام اَسَلامُ علیکُم وَرحمتُہ اللہِ وبرکاتُہ